سٲنِس گامَس گٔے اکہِ ساتہٕ آبٕچ کٔمی گام کٮ۪ن لُکَن پیٚیہِ وارِیاہ مُشکِلات تُلٕنۍ امہِ ساتہٕ وَنٛدٕ اوس چَلان دسَمبَرُک ریٚتھ اوس امہِ امہِ شین پیٚو چلاے کَلان اوس ژامُت ییٚلہِ شین پیٚو تہٕ ٹمپیچَر گوٚو وارِیاہ ڈَوُن مَینَس دَہ آسہِ گوٚمُت مَینَس دَہ گوٚو ٹمپیچَر یِم تہِ نا یِم تہِ یَپٲر آب چھِ پَکان پایپہٕ تِم کیاہ لٔگۍ تم گٔے فریز تہٕ پایپہٕ پھچہِ لُکَن گوٚو وارِیاہ آب کَم تِم ٹنکی وَنکی سٲری گٔے خٲلی لُکَن چھُنہ وۄنۍ آب نہ کھیٚنہٕ خٲطرٕ تہٕ چیٚنہٕ خٲطرٕ تہٕ نہ استعمال کَرنہٕ خٲطرٕ وَتھ وَتھ تہِ گٔے بَنٛد وۄنۍ چھِنہٕ ہیٚکان کانٛہہ گورمیٚنٹ چھِ آب تہِ میلان سَپلاے تہِ میلان کہیٖنۍ تہِ وۄنۍ اوس نَزدیکی گامَس آب اوس چَلان سُہ تہِ اوس مَگَر زٕ ترٛےٚ کِلو میٹَر دور لُکَن اوس وارِیاہ مُشکِلاتُک سامنہٕ کَرُن تِم أسۍ تور گَژھان پَیدٔلۍ اوس پیٚوان تور گَژھُن تَتہِ پٮ۪ٹھ اوس پیٚوان آب سارُن سُہ تہِ پانژھ پانژھ لیٹَر دہ دہ لیٹَر پیٚوان اَنُن تہٕ سُے اِستعمال کَرُن وارِیاہ کَم کَم اِستعمال کَرُن لایِٹہِ ہنٛز پرابلِم گٔے تمہِ ساتہٕ وَتھ تہِ أسۍ پور بَنٛد تہٕ وَقتَس پٮ۪ٹھ ووت نہٕ اَسہِ آب آبُک تہِ اِستعمال سیٚود پٲٹھۍ کَرنہِ کہیٖنۍ تہِ وارِیاہ پَریشٲنی تُل تمہِ ساتہٕ لُکو